میانہِ زندگی ہٕنٛدۍ پانٛژھ ڈیٹ یِم بہٕ ہر ساتہٕ رِمیمبر چھَس کَران تہٕ تمیُک گۄڈنیُک ڈیٹ چھُ زٕ ساس تہٕ پانٛژھ یتھ منٛز زَن بہٕ زامٕژ چھَس یہِ اکھ چھِ مےٚ یہِ ڈیٹ اَتھ منٛز چھِ میون بٔرتھ ڈے یِوان مَناونہٕ اِسی لیے چھُ مےٚ یہِ واریاہ سپیشَل ڈیٹ تَمہِ بعد چھُ میون بیاکھ ڈیٹ یِم یہِ بیٛاکھ ڈیٹ چھِ مےٚ رِمیمبر گژھان ہر ساتہٕ سُہ گوٚو ژووُہ کاہ زٕ ساس تہٕ زٕ ساس تہٕ کاہ تَتھ منٛز چھِ مےٚ بٲے مےٚ میون مےٚ کھۄتہٕ بوٚڑ مےٚ ٹیڈی بیر اَکھ گفٹ کوٚرمُت یُس زَن مےٚ کَمرَس منٛز وٕنہِ تہِ چھُ ییٚمیُک زَن ناو ییٚمِس زَن مےٚ ناو چھُ نُنوٗ تھوومُت تہٕ یہِ ڈیٹ تہِ چھُ مےٚ یاد بیاکھ ڈیٹ چھُ ژووُہ جَنؤری زٕ ساس تہٕ زٕ ساس تہٕ پنٛداہ تَتھ منٛز چھِ مےٚ بٲے سٕنٛز کوٗر زامٕژ سۄ تہِ چھِ اَسہِ سٲنِس گَرَس منٛز پرٛنسٮ۪س اَکھ بٔنِتھ آمٕژ تہٕ یہِ ڈیٹ تہِ چھُ أمۍ سُنٛد بٔرٕتھ ڈے تہِ چھِ أسۍ مَناوان اِسی لیے چھُ مےٚ یہِ ڈیٹ یاد بیاکھ ڈیٹ چھُ یَتھ منٛز زَن مےٚ یَتھ منٛز زَن مےٚ ٹینتھٕچ پَنُن چھُ پاس کوٚرمُت سُہ ڈیٹ تہِ چھُ مےٚ وٕنکیٚس تہِ رمؠمبر سُہ ڈیٹ چھُ مےٚ وٕنکیٚن تہِ یاد تَمیُک سیٖن چھُ مےٚ وٕنکیٚن تہِ یاد کہِ تَمہِ سۭتۍ کُس سیٖن اوس مےٚ سۭتۍ بیاکھ ڈیٹ چھُ یَتھ منٛز زَن مےٚ بیٚنہِ اؠنگیجمینٹ گٔے تَتھ گٔے کَم ٹایم تَتھ گٔے کُل بِل ترٛےٚ رؠتھ تہٕ سُہ ڈیٹ تہِ چھُ مےٚ واریاہ زیادٕ یاد سُہ تہِ چھَس بہٕ ہر ساتہٕ رِمیمبر کران سُہ تہِ چھُ مےٚ ہر ساتہٕ رِمیمبر کَران یِم چھِ کینٛہہ ڈیٹ یِم میانہِ زندگی منٛز چھِ واریاہ سپیشَل تہٕ یِم بہٕ پنٛنہِ زندگی منٛز چھَس ہر ساتہٕ رِمیمبر کران یِم پانٛژھ ڈیٹ یِم مےٚ تۄہہِ ؤنوٕ